آ بہٕ ہیٚکہٕ پانٛژھ اِنٹَرنیشَل سِٹِیَن ہُنٛد ناو ؤنِتھ اَتھ منٛز چھُ اَگر أسۍ وُچھو گۄڈٕنِچۍ چھُ اسہِ سنٛگاپور یُس اَکھ انٹرنیشنل سِٹی چھُ یِتھٔے کٔنۍ ہیٚکو أسۍ ؤنِتھ سعودی عربیہ تہٕ تَتہِ چھُ دُبٔی یُس اَکھ اِنٹَرنیشنَل سِٹیٹ چھُ یِتھٔے کٔنۍ باقین مُلکَن منٛز تہٕ اَگر أسۍ وُچھُو ٲں شنٛگٔے یُس اَکھ انٹرنیشنل چھُ ناروے چھُ یا پھر بیٛاکھ اَگر أسۍ وُچھُو سودان چھُ یِم چھِ انٹرنیشنل سِٹیٖز اسہِ خٲطرٕ آسان